اَسلامُ علیکُم مےٚ چھُ ناو ؤکیٖل احمد بہٕ چھُس سرینَگرٕ روزان بہٕ چھُس اَکھ تِجارت پیش نَفر مےٚ چھِ ہولسیل دُکان

کۄکَر بازرَس اَندَر أسۍ چھِ أتھۍ سۭتۍ پَنٕنۍ روزی روٹی کَماوان یوٚتَس تامُک ٹرٛانَسپوٹیشنُک سوال چھِ سریٖنَگر ڈِسٹرکَس منٛز سریٖنَگر ڈِسٹرکَس منٛز چھِ پَکان بَسہٕ آٹوٗ رِکشا چھِ ییٚتہِ پَکان آزکَل چھِکھ ترٛٲیمٕتۍ وَنہِ بیٹرِیَن پٮ۪ٹھ آٹوٗ ییٚتہِ لُکھ چھِ یِمَن ہُنٛد اِستعمال کَران تِم چھِ اَمے سۭتۍ اورٕ یورٕ گژھان پھیران تھوران یہِ بہٕ پرٛانہِ بَسہٕ آسہٕ ییٚتہِ سُہ بَسہٕ سِسٹَم ژھٕنُکھ بنٛد ییٚتہِ کٔرِتھ کیٛازِکہِ ییٚتہِ گٔے کَنَجَشَن واریاہ سِٹی منٛز پوٚلیٚوشَن تہِ بَڑیو اَمہِ سۭتۍ شورٕ شراب چھُ وَتہٕ گٔے تنٛگ گاڑِ بَڑے آبٲدی بَے اَمہِ سۭتۍ آیہِ واریاہ مُشکِلات لُکَن ریلوے چھِ ییٚتہِ جیمہِ پٮ۪ٹھ گژھان بارہمولہ سُہ چھُ نَو گامامچہِ سٹیشَن پٮ۪وان ییٚتہِ سریٖنَگرَس سُہ چھُنہٕ زیادٕ اِستعمال گژھان سریٖنگرٕکٮ۪ن خٲطرٕ کِہیٖنۍ تہِ نہٕ ییٚتہِ یُس سُہ ایرپوٹ چھُ سُہ چھُ ہُم ہامہِ سُہ تہِ چھِنہٕ أسۍ زیادٕ استعمال کَران کِہیٖنۍ کیٛازِ کہِنہٕ أسۍ چھِنہٕ تِم أمیٖر لُکھ کِہیٖنۍ تہِ نہٕ اَسہِ اگر نٮ۪بَر آسہِ گژھُن جوٚم آسہِ گژھُن دِلہِ آسہِ گژھُن أسۍ چھِ زیادٕ تَر گاڑنی منٛز گژھان اِیَرپوٹُک اِستعمال چھِنہٕ زیادٕ کَران أسۍ کِہیٖنۍ تہِ نہٕ ییٚتہِ چھِ کَنجشَن واریاہ بَسَن منٛز چھنہٕ آسان جاے کِہیٖنۍ تہِ نہٕ اگر وۄنۍ اَسہِ چھُ سرینَگرَس منٛز اورٕ یورٕ پھیرُن تھورُن أسۍ چھِ زیادٕ تَر بَسہِ منٛزٕے گژھان بَسَن منٛز چھِنہٕ سیٖٹہٕ آسان کِہیٖنۍ تِہ نہٕ تَتھ منٛز چھِ کھڑا پٮ۪وان روزُن حِساب کِتابہ چھُنہٕ کِہیٖنۍ تِنہٕ یِم ییٚتہِ چھِ زیادٕ اَکثَر بیشتَر پرٛایویٹ بَسہِ وٲلی آسان یُس یہِ ٹرانَسپوٹیشَن سِسٹَم چھُ سریٖنَگرَس منٛز زیادٕ یہِ چھُ لَگ بَگَن نایِنٹی فایِو پٔرسَنٛٹ یُس اَمیُک کَنٹرول چھُ سُہ چھُ پرٛیویٹ بَس آپریٹٲرٕس بیٚیہِ یِمہٕ لۄکچہٕ لۄکچہِ گاڑِ چھِ سوموٗ چھِ آٹوٗ رِکشا چھُ یہِ چھُ لگ بَگَن یِمنٕے اَتہِ سُہ چھُ بَڑٕ اَسستحالَس منٛز سُہ سِسٹَم سورُے تَتھ چھِنہٕ تِم روٗلٕز چھِنہٕ سیٹ آمٕتۍ تِتھۍ کَرنہٕ کِہیٖنۍ تہِ نہٕ یا اگر روٗلٕز سیٹ چھِ کٔرمٕتۍ گورمٮ۪نٛٹَن مگر تِم چھِنہٕ فالو گَژھان فیٖلڈَس مَنٛز کِہیٖنۍ تہِ نہٕ مِثال کے طور پے وَنہٕ بہٕ گاڑِ چھِ آسان پوٗرٕ کرٛاوڈٕڈ جاے چھَنہٕ آسان کِہیٖنۍ تہِ نہٕ سُہ سِسٹَم چھُنہٕ کہِ وینٹِلیشَن چھَنہٕ پرٛاپَرلی کِہیٖنۍ تہِ آسان سُہ عزت چھُنہٕ میلان أکِس سَوارِ کِہیٖنۍ تہِ نہٕ اگر أکِس پرٛیویٹ گٲڑۍ یا بَس چھِ اِستعمال کَران سوموٗوَس منٛز چھِ بَران یِم چھِ ژٮ۪ل کَران لُکَن کَنچَسٹٕڈ چھُ آٹوٗ رِکشا چھِ مِثال کے طور پَر تِم چھِ منمٲنی کَران یُس فِیر شوٗبہِ گارمٮ۪نٛٹ کہِ ریٹ حِسابَن سُہ چھُنہٕ لگاوان کِہیٖنۍ نہٕ تِم چھِ ژٔر ریٹ ہٮ۪وان زیادٕ چھِ ہٮ۪وان بیٛاکھ مُشکِلات چھِ اَسہِ یِوان ییٚتہِ سرنَگرَس منٛز کہِ اَسہِ چھُنہٕ صُبحس اگر سُلی آسہِ کُن گژھُن مِثال کے طور پَر اَسہِ اَمہِ ساتہٕ چھنہٕ گٲڑۍ بَنان کِہیٖنۍ تہِ نہٕ تَمہِ ساتہٕ چھِ دِقت گَژھان یا شامَس چھُ ییٚتہِ ٹرٛیفِک گَژھان سڑکو پٮ۪ٹھ آف لَگ بَگ مٲنۍ تو تُہۍ اَگر رٮ۪تہٕ کول چھِ آزٕ دَہہِ بَجہِ پَتھ کُن چھِنہٕ یا ساڑی نَہ بلکہِ ساڑی نَوِ پَتھ چھُنہٕ آسان ٹرٛیفِک روڈَن پٮ۪ٹھ کِہیٖنۍ تہِ نہٕ اَمہِ سۭتۍ چھِ واریاہ مُشکِلات گژھان یُس کانٛہہ کُنہِ جایہِ چھِ پَتہٕ اَکثر بیش اَکثَر پھسان تہِ لُکھ کُنہِ جایہِ پَتہٕ چھِ تِمَن پٮ۪وان آٹوُک اِستعمال کَرُن یا چھُ پٮ۪وان کیٚنٛہہ پیدٔلۍ پَکُن یِم مُشکِلات چھِ واریاہ اَسہِ یِوان ییٚتہِ سریٖنَگرَس منٛز غریٖبَس خٲطرٕ یُس عام اِنسان چھُ ییٚتہِ سرینگرَس منٛز ییٚتہِ چھِنہٕ زیادٕ امیٖر ؤمیٖر لُکھ زیادٕ کِہیٖنۍ تہِ نہٕ یِمَن خٲطرٕ چھِ یِہٕے بَسٕے گژھان زیادٕ اٮ۪فٲڈیبٕل یِم چھِ أتھۍ ہٮ۪کان یہِ ریٹ ویٹ دِتھ مِثال کے طور پَر وَنہٕ بہٕ اَگرٕ لال چوک پٮ۪ٹھ آسہِ کٲنٛسہِ ڈلگیٹ تامَتھ گَژھُن أمِس چھِ آزٕ ہٮ۪وان لَگ بَگَن ٲٹھ رۄپیہِ کِراے اگر أتھۍ سَفرَس منٛز أسۍ سوموٗوَس منٛز کَرو سُہ چھِ ہٮ۪وان پنٛداہ رۄپیہِ وۄنۍ چھِ گورمٮ۪نٛٹَن ییٚتہِ الیکٹِرٛک بَسٕز تہِ ترٛامژٕ یِمو سۭتۍ تھوڑا بہت فرق چھِ گژھان تِم چھِ اَتھ تھوڑا آرام دہ آسان تہٕ بیٚیہِ چھِ تِمَن ریٹ تہِ مُنٲسِب آسان تہٕ مگر تَتھ چھِ پرٛابلِم یہِ گژھان اَسہِ کہِ تِم بَسہٕ چھَنہٕ کٲفی کِہیٖنۍ تہِ نہٕ تِم چھِ واریاہ کَم قٔلیٖل بَسہٕ ییٚمہِ سۭتۍ أکِس عام مطلب سُہ عام اِنسانَس چھُنہٕ تیوٗت بٮ۪نِفِٹ میلان کِہیٖنۍ تہِ نہٕ بیٚیہِ چھِ تِمَن کینٛہہ پَنٕنۍ مخصوٗص روٗٹٕس آسان یِمَن پٮ۪ٹھ تِم پَکان چھِ تِم چھِنہٕ سرینَگرٕکہِ ہر کُنہِ روٗٹَس چھِنہٕ تِم کَوَر کَران کِہیٖنۍ تِنہٕ یُس یہِ سریٖنَگر شہَر چھُ اَتھ مَنٛز چھُ یُس یہِ دٔریاو جہلَم چھُ اَتھ مَنٛز پَکان سٲرسٕے یتھ سرینَگرٕ شہَر مٔنٛزۍ خاص طور پَر اگر أسہِ پَنتھا چوک پیٹھٕے شروع کَرو جہلِم رِوَر یۄس یَتھ کٲشِر پٲٹھۍ ویٚتھ تہِ چھِ وَنان یہِ چھُ بَرابَر سِٹی مٔنٛزۍ نیران یہِ چھِ بَرابَر ڈاوُن ٹاونہٕ مٔنٛزۍ نیران تہٕ اَتھ مَنٛز چھِ واریاہَن جایَن شِکار تہِ اِستعمال گَژھان یا یَتھ سرینَگر شَہرَس مَنٛز چھِ اَکھٕ ڈَلہٕ جیٖل تہِ چھِ یَتھ مَنٛز ہاوُس بوٹ چھِ شِکارا چھِ بوٹٕس چھِ تہٕ اَتھ مَنٛز چھِ لُکھ یہِ شِکٲرۍ تہِ استعمال کَران اورٕ یورٕ پھیرنہٕ تھورنہٕ خٲطرٕ یا دٔریابَن واریاہ علاقہٕ چھِ تِم تہِ ییٚتٮ۪نَس اَکہِ دٔریابَس اَکھ یَپٲرۍ چھُ اَکھ محلہٕ تہٕ بیٚکہِ سایڈٕ چھِ بیٛاکھ مَحلٕے یہِ کرٛاس کَرنہٕ خٲطرٕ چھِ اَکھ شِکٲرۍ یا ناو تہِ استعمال کَران ٹرٛینہِ ہُنٛد اِستعمال چھِ ییٚتہِ واریاہ کَم گژھان اگر مِثال کے طور پَر سرینَگرٕ کِس آسہِ دوٗر کُن گژھُن اِسلام آباد چھِ گژھُن اننت ناگ چھِ گژھُن بارہمولہ چھِ گژھُن تَمہِ ساتہٕ چھِ ٹرٛینہِ ہُنٛد تہِ استعمال گژھان مگر سُہ چھُ رَژھِ ہنہ اَسہِ مُشکل گژھان کیٛازِکہِ اَسہِ چھُ پٮ۪وان گۄڈٕ نَو گام واتُن نَو گامام پٮ۪ٹھ چھُ پَتہٕ اَسہِ پٮ۪وان گژھُن تور یا پَتہٕ اگر واپَس آسہِ پَتہٕ چھُ واپَس یُن نَوگام پٮ۪ٹھ چھِ پَتہٕ بیٚیہِ یہِ گٲڑۍ بیٚہوان یہِ چھِ رَژھِ ہنا مُشکل گژھان اَسہِ یہِ چھُنہٕ سرینَگرٕ کٮ۪ن خٲطرٕ تیوٗت بیٚنِفِشَل یا فٲیدٕ منٛد تیُتھ کینٛہہ ماسہِ سِوایہِ تِمَن خٲطرٕ یُس یہِ مُلٲزِم طَبقہٕ چھُ یا یِم دوٗر ڈیوٗٹی چھِ آسان بارہمولا چھِ آسان اننتہٕ ناگ چھِ آسان پُلوامَس منٛز چھِ آسان تِم چھِ اَتھ اِستعمال کَران تِمَن خٲطرٕ چھِ روزان تھوڑا ٹھیٖک یُس عام یُس لۄکٕٹ اکھ فاصلہٕ چھِ تَے آسان کَرُن تِمَن خٲطرٕ چھُنہٕ یہِ ٹھیٖک روزان کِہیٖنۍ تہِ نہٕ کیٛازِکہِ تمہِ کھۄتہٕ چھِ گژھان اَسہِ سوموٗوَس منٛزٕے یا بَسہِ منٛزٕے چھِ گژھان اَسہِ بہتر کہِ أسۍ کَرو تِمَے استعمال وۄنۍ یِم روڈ چھِ سریٖنَگرَس منٛز اَمیُک یِمَن ہُنٛد سُہ روڈَن ہُنٛد سُہ نِظام چھُنہٕ ییٚتہِ ٹھیٖک پرٛاپَر چھُنہٕ ییٚتہِ روڈَن نِظام سریٖنَگرَس منٛز ییٚتہِ چھِ پرٛانہِ تَرزٕکۍ تِم روڈ تِمَن مِثال کے طور پَر اگر روٗد چھُ پٮ۪وان تہٕ تِم چھِ آبَس منٛز پھَٹان سُہ ڈرٛینیج سِسٹَم چھُنہٕ ییٚتہِ کِہیٖنۍ نہٕ اَصٕل پٲٹھۍ ڈٮ۪ولَپ گوٚمُت وۄنۍ وۄنۍ چھِ کٲم گَژھان تھوڑا بہت ٹھیٖک مگر تیُتھ ٹھیٖک تہِ چھُنہٕ کِہیٖنۍ کہِ یُتھ باقِیَن شہرَن منٛز چھِ مِثال کے طور پَر دُنہیٖکٮ۪ن شہرَن مَنٛز یا سٲنِس ہِندوستانکٮ۪ن یِم باقٕے سِٹیٖز چھِ مِثال جوٚم چھُ ڈہلی چھُ مُمبے چھُ یا باقٕے اَمہِ کَم دَرجِکۍ لٮ۪ولہِ ہِنٛدۍ سِٹیٖز چھِ تیُتھ سِسٹَما چھُنہٕ ییٚتہِ سرینَگرَس منٛز کِہیٖنۍ تہِ نہٕ ییٚتہِ چھُ موموٗلی رُدٕ رژھا پٮ۪وان یا سون لال چوکٕچ مِثال نیٖتو تُہۍ اَتہِ چھُ روٗد اَکھ چھُ پٮ۪وان تہٕ سَڑکَن پٮ۪ٹھ چھُ آب آسان کھوٚتمُت پَتہٕ چھُ لَگان تَتھ ٹایم سُہ ڈرٛٮ۪نیج سُہ واپَس کَرنَس پَمپِنٛگ چھِ پٮ۪وان کَرٕنۍ سُہ سُہ قۄدرٔتی سِسٹَما چھُکھ نہٕ ییٚتہِ ڈٮ۪ولَپ روڈ کورمُت کِہیٖنۍ تہِ نہٕ تاکہِ یِم روڈَن منٛز اگر کانٛہہ تیُتھ ڈرٛٮ۪نیج سِسٹَمہ آسہِ ہا اگر روٗد ووٗد چھُ پٮ۪وان یہِ گوٚژھ آٹومیٹِکٔلی یَتھ روٗدَس نیُن کُنہِ سایڈٕ تاکہِ لُکَن گٔژھ نہٕ دقت گژھٕنۍ کِہیٖنۍ تہِ نہٕ